اَتھ چھُ کِراینوویٹ نایِن جی یَس اَکھ مطلب نگیٹِو اکھ ایکٕسپیٖریَنٕس چھَس یِژھ ہِش کہِ اتھ چھُ واریاہ سٕلو ایٚکشَن آ سٕلو ایٚکشَن چھُس بیٚنفشل چھُ یہِ ہیٚلتھِ خٲطرٕ مگر واریاہ سٕلولی چھُ یہِ کَران پراسیٚس واریاہ سٕلولی پراسیٚس